اَسَلامُ علیکُم عبدُل الحمیٖد چھِو حظ ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ چھِو حظ اَچھا اَچھا مےٚ مےٚ حظ چھُ بوٗزمُت تُہۍ چھِو اٮ۪ن جی او اَکھ چَلاوان تُہۍ چھِو تَمِکۍ ہٮ۪ڈ آ مےٚ ؤنۍتو حظ مےٚ تہِ حظ اوس جوایِن کَرُن بہٕ حظ بشیٖر احمد بڈگام پٮ۪ٹھٕ اَہَن حظ آ مےٚ حظ چھُ بوٗزمُت عبدل الحمیٖد اٮ۪ن جی او اَکھ چَلاوان سُہ چھِ تَتھ ہٮ۪ڈ مےٚ حظ مےٚ اوس بہٕ تہِ کَرٕ سماجِچ خٔدمت غریٖبن تہِ حظ چھِ ہٮ۪لٕپ کَرٕنۍ ضروٗری

اَچھا اَچھا ٹھیٖک مےٚ ؤنۍتو حظ یہِ اَتھ کیٛاہ چھُ تۄہہِ ناو اَتھ اٮ۪ن جی او ہَس بیٚیہِ ؤنۍتو حظ مےٚ مطلب مےٚ کیٛاہ چھُ کَرُن بہٕ کَرٕ تُہٕنٛدِس اٮ۪ن جی او ہَس منٛز جوایِن مےٚ تہِ حظ آو شوق بہٕ تہِ کَرٕ ہا جوایِن اَہَن حظ اَہَن حظ ٹھیٖک اَہَن حظ اَہَن حظ ٹھیٖک دُنیاہس منٛز نہَ حظ چھُنہٕ کِہیٖنٛۍ اَہَن حظ صحیح صحیح اَہَن حظ ٹھیٖک حظ اَہَن حظ ٹھیٖک اَہَن حظ تی حظ بہٕ تہِ اوسُس یی یژھان فرٛاڈ ما آسہِ پتہٕ اَدٕ حظ آ ٹھیٖک حظ چھُ ٹھیٖک بہٕ حظ یِمہٕ ہو تیٚلہِ پَگاہ ٹھیٖک حظ اَدٕ حظ بِہِو حظ بِہِو رۅبس حَوال سَلا مُ علیکُم